نوٗرا ہاسپِٹَل لل دٮ۪د ہاسپِٹَل سِکِمٕز صورہ اٮ۪س اٮ۪م اٮ۪چ اٮ۪س گورمٮ۪نٛٹ سَب ڈِسٹِرٛک ہاسپِٹَل بارہمولہ سَب ڈِسٹِرٛک ہاسپِٹل سوپور جے وی سی اِنَسچوٗٹ آف مٮ۪نٛٹَل ہٮ۪لَتھ جے اٮ۪ل اٮ۪ن اٮ۪م